وعلیکُم سلام شُکُر اَلحَمدُ للہ فَرمٲیِو اَلفے الفاجر الفاجر سیٚلون ہاں اَچھا انشاء اللہ آ کیٛاہ چھُو کَرُن تۄہہِ اَچھا سموٗتھنِنٛگَس سۭتۍ سۭتۍ چھِ یِوان کیٚراٹیٖن رِباوُنٛڈِنٛگ واریاہ واریاہ یہِ ہیَرَس مُتعلِق چھِ واریاہ واریاہ یِوان اَتھ چھِ یہِ کیٚراٹیٖن کَران سموٗتھنِنٛگ چھِ کَران بیٚیہِ چھِ کَران ڈاے واریاہ قسٕم چھِ کَرٕنۍ اتھ مَنٛز چھِ واریاہ چیٖز یِوان اَتھ چھِ وُنکٮ۪نَس واریاہ آفٲرٕس تہٕ کیٛاہ چھِ یِمن وَنان تُہۍ ؤنِو مےٚ تۄہہِ آفٲرٕس یِم وُنکٮ۪نَس چھِ فیسَس مَنٛز چھِ واریاہ یہِ ہیٚکو نہٕ أسۍ تۄہہِ یِتھٕ کٔنۍ ؤنِتھ کیٚنٛہہ تۄہہِ پٮ۪وٕ سیلانَس پٮ۪ٹھ یُن أسۍ وُچھو تُہٕنٛز سِکن اَسہِ چھِ واریاہ واریاہ یِوان گولڈ چھِ یِوان سِلوَر چھِ یِوان واریاہ واریاہ یُس فیسَس پٮ۪ٹھ سیوٗٹ گَژھِ أسۍ وُچھو وۅنۍ تۄہہِ تۄہہِ کٮُ۪تھ فیس چھُو تَمہِ تۄہہِ کَمہِ قٕسمُک سِکن چھَو تَمے مُطابِق کَرو أسۍ گولڈ لَگوا سِلوَر لَگوا ایٚکاڈِنٛگلی سُہ ہیٚکو نہٕ بہٕ تۄہہِ یِتھٕ کٔنۍ ؤنِتھ کیٚنٛہہ سُہ ہاسا بہٕ تُہُنٛد ہیر تہٕ تُہُنٛد فیس وُچھِتھ ییٚتنَس آ کٔرِتھ اَتھ چھِِ وُنکٮ۪نَس آفٲرٕس تہِ چَلان اگر تۄہہِ آفٲرس میلہِ تۅہہِ لانٛگ ہیَر چھِ یِوان شاٹ ہیَر چھُ یِوان کمہِ مُطابِق فیسَس کِژھ کیٛاہ کَنٛڈِشَن چھِ تَمے ایٚکاڈِنٛگلی کَرو أسۍ تۄہہِ یورٕ آفٲرٕس دِمو تَمے حِسابہٕ آ اَہَن حظ آ آتھوار بغٲر چھِ آسان أسۍ دۅہے جُمعہ دۄہ چھِ آسان کیٚنٛہہ گَنٹہٕ نیٚمازِ سۭتۍ جُمعہ دۄہ تہِ چھِ آسان اَہَن حظ آ أسۍ چھِ بَرابَر آفٲرٕس دِوان اِنشاء اللہ یہِ تۄہہِ بوٗزمُت آسہِ یہِ دیُتمُت آسہِ سُہ آسہِ اِنشاء اللہ بَرابَر غَلَط آسہِ نہٕ کِہیٖنٛۍ کیٚنٛہہ چھُنہٕ پَرواے اللہ تعالیٰ کَرٕ سَہلے ایٚکاڈِنٛگلی أسۍ پَکو أسۍ ایٚکاڈِنٛگلی پَکو أسۍ تہٕ کیٛاہ چھِ وَنان اتھ تُہۍ یِیِو کمہِ دۄہ آسوٕ تۄہہِ آتھوارِ بَغٲر یُن تہٕ أسۍ کَرَو تُہُنٛد مَسلہٕ حَل آتھوارِ ہاں ہاں آتھوارِ دۄہ چھُ آف آسان آ آ تتھ چھِ پٮ۪وان زٕ ژور سیٚشَن کَرٕنۍ کٲنٛسہِ پٮ۪وان ترٛےٚ کَرٕنۍ کٲنٛسہِ آسہِ پَتہٕ تمہِ کھۄتہٕ یہِ پَتہٕ کَرُن تَمی حِسابہٕ کیٛاہ ایٚڈِشَن آسہِ سُہ چھُ پَتہٕ کَسٹَمَرَس پانَس تام ڈِپٮ۪نٛڈ اِنشاء اللہ اِنشاء اللہ اِنشاء اللہ اِنشاء اللہ اَدٕ سا بِہِو خۄدایَس حَوال اَسَلام علیکُم وَعلیکُم سَلام